وعلیکُم السلام ٹھیٖک پٲٹھۍ چھُو حظ آ ٹھیٖک حظ تُہۍ چھُو حظ ٹھیٖک آ ٹھیٖک حظ اہن حظ أسۍ حظ چھِ باغوان حظ چھِ لاگان تہِ حظ چھِ أسۍ أسۍ حظ چھِ ٹیوٗلِپ حظ چھِ کٕنان سَنفٕلاوَر حظ چھِ جیسمیٖن چھِ لوٹَس چھِ یُس حظ تۄہہِ آسیو رٮ۪ڈ رٮ۪ڈ فٕلاوَر حظ چھِ کیٛاہ حظ سَنفٕلاوَر حظ چھِ گَژھان پانٛژھ ہَتھ ٹیوٗلِپ چھِ تھوڑا درٛوٚگُے گَژھان باقی درٛمُن وَمُن تہِ حظ چھِ آٹِفِشَل آ تِم تہِ حظ چھِ دِوان لٲگِتھ تَتھ تہِ حظ چھِ گَژھان سُہ حظ چھِ گَژھان پانٛژھ ہَتھ ساس یُتھ حظ تُہۍ لٲگِو تُہۍ وٕچھِو نا حظ تۄہہِ کَمہِ حساب فوٹو ووٹو وٕچھِو تُہۍ تۄہہِ کیٛاہ چھُو لاگُن آ فوٹو تہِ حظ ہٮ۪کو وَٹسیپ ترٲوِتھ اَز چھِ سَنفٕلاوَر زیادٕ لاگان چھِ اَز یا ٹیوٗلِپ حظ چھِ لاگان تۄہہِ کِژھ پارَک حظ چھو ضوٚرَتھ اہن حظ تۄہہِ کوتاہ زٔمیٖن چھُو اوٚڑ کَنال حظ تۄہہِ چھِو حظ أڑۍ کَنالَس برابَر پارَک کَرٕنۍ اچھا تَتھ حظ گَژھَن تقریباً رۄپیَس دَہ تٕرٛہ ساس درٛمُن حظ چھُ گرٛیٖن گرٛاس حظ چھُ آٹفِشَل چھِ بیٚیہِ چھِ مکھمَل بیٚیہِ حظ چھِ مکھمَل تہِ چھِ بیٚیہِ چھِ اٮ۪میرِکَن بیٛاکھ چھُ جیپنیٖز چھُ گرٛیٖن آٹِفِشَل حظ گَژھِ پانژھ ہَتھ رۄپیہِ سُکیر فیٖٹ اچھا حظ ٹیوٗلِپ

اچھا حظ بیٚیہِ چھُو حظ تۄہہِ بیٚیہِ کانہہ قٕسٕم تۄہہِ چھُو حظ پانَس کانہہ قٕسٕم یُس تۄہہِ آسیو پَتہ یُس لاگُن آسہِ جیسمیٖن حظ چھِ ہُہ مَہ حظ چھُو سَیفٕرَس مَہ حظ چھُو لاگُن ٹھیٖک حظ چھُ چلو ٹھیٖک حظ چھُ السلامُ علیکُم